أزۍکِس دورَس انٛدر اَگر وُچھو أسۍ یِم تہِ شُرۍ یِمَن اَن ایمپلایمٮ۪نٛٹ ریٹ جوٗجان چھِ یِمَن اَن ایمپلایمٮ۪نٛٹُک فیس چھُ پٮ۪وان کَرُن یِمو ڈِگری کَرِکھ حٲصِل یِمو واریاہ چیٖز کَرِکھ حٲصِل تمہِ پَتہٕ تہِ میریَن تِمَن کٲم کیٚنٛہہ تَمہِ پَتہٕ تہِ میلان تِمَن سُہ جاب کہِ ییٚمہِ خٲطرٕ تٕم ڈرٛیٖم ٲسۍ کَران اِستعمال وۅنۍ چھِ تِم گَرِکۍ مجبوٗری سان سُہ قدم تُلنہٕ خٲطرٕ آسان مَجبوٗر أسۍ کَرو وۅنی کانٛہہ تہِ کٲم کیٛازِکہِ سون گَرٕ گَرھِ دۄہ کھۄتہٕ دۄہ چَلُن تِم چھِ پَتہٕ صُبحٲے بِچٲرۍ وۅتھان پَتہٕ چھِ اَکہِ جایہِ پٮ۪ٹھ بیٚکہِ جایہِ دوٗر گژھان پنٕنہِ گامہٕ پٮ۪ٹھ پنٛنہِ وِلیج پٮ۪ٹھ نیٖرِتھ پَتہٕ چھِ تِم دوٗر وِلیجَن دوٗر ڈِسٹِرٛکَن منٛز گژھان مایگریٹ گژھان اَمہِ خٲطرٕ کیٛازکہِ اَسہِ میلہِ جاب اَسہِ میلہِ سُہ کانٛہہ کٲم یُس کٲم اَسہِ آسٲیش گژھِ یعنی کہِ کٔشیٖر ہٕنٛدۍ اگر أسۍ کَتھ کَرو اگر نہٕ کٔشیٖر لٔڑکَس جاب میلان چھِ کیٚنٛہہ سُہ چھُ وۄتھان تہٕ گژھان چھُ دُبے مایگریٹ کیٛازِکہِ تَتہِ چھِ پٮ۪وان تٔمِس دَہ ٹُو باہ گَنٹہٕ مُشکِل کٲم کَرٕنۍ أسۍ چھِ تٔمِس تَتہِ کیٚنٛہہ جاب میلان أسۍ چھِ تٔمِس کیٚنٛہہ گُذارٕ میلان أسۍ چھِ تٔمِس تنخاہ میلان سُہ تنخاہ چھُ ہٮ۪کان سُہ گرٕ سوٗزِتھ أسۍ چھِ تٔمِس ییٚتہِ گرٕ چَلان یُس یہِ جاب أمِس اتہِ گژھِ ہے میلُن کیٛازِ کہِ أمۍ آسہِ ڈِگری حٲصِل کٔرمٕژ أمۍ آسہِ پَنُن ایٚجوٗکیشَن حٲصِل کٔرمٕژ سُہ چھُنہٕ أمِس میلان

وۅنۍ چھُ بہتر میٛانہِ خٲطرٕ یہِ کیٛازِ تُلہٕ نا بہٕ کرن وَلہٕ بہٕ گژھٕ ہوٚر مایگریٹ دُبے ییٚلہِ دُبے واتان چھِ اَتہِ چھِ آسان أمِس یِژھ کٲم اِنتِظارَس منٛز یِژھ کٲم پرٛاران یُس نہٕ یہِ بِچٲرۍ ہٮ۪کان چھُ یہِ کٔرِتھ کیٚنٛہہ فار ایٚگزامپُل یورٕ گوٚو کانٛہہ اِنجیٖنَر یہِ اوس سِوَل اِنجیٖنَر یِتھی یہِ ووت یہِ ووت دُبے یِتھُے یہِ دوٚپَے ووت أمِس کَران تِم مےٚ دِیِو انجیٖنر مگر أمِس چھُ پٮ۪وان دَہ ٹُو پَنٛداہ گَنٹہٕ تُرٛواہ گَنٹہٕ باہ گٲنٹہٕ کٲم کَرٕنۍ یَتھ کامہِ خٲطرٕ یہِ نہٕ کوٚرمُت چھُ آسان کیٚنٛہہ أمِس چھُ پٮ۪وان سُہ مُشکِل کٲم تہِ کَرٕنۍ أمۍ گرٕ خٲطرٕ اَمہِ کامہِ خٲطرٕ اَمہِ رۄپیٚو دَہا خٲطرٕ کیٛازِ کہِ گَرٕ گژھِ چَلُن یہِ چھُ آسان اَمہِ کامہِ خٲطرٕ مجبوٗری یہِ چھُ آسان مایگریٹ گوٚمُت أکِس جایہِ ٹُو بیٚیِس جایہِ ییٚتہِ چھُ نہٕ میلان پٔرٹِکیٛوٗلَر سیلری یہِ سیلری چھِ واتان أمِس کَرٕنۍ یِہَے ریٖزَن چھُ سون یُس موسٹ پاپوٗلَر یوٗتھ چھُ یُس موسٹہٕ حِصہٕ چھُ یوٗتھُک یِمَن چھِنہٕ اَکھ اَن ایٚمپلایمٮ۪نٛٹ کَمپَر تھاوان پھُٹرٲوِتھ یِم چھِنہٕ ہٮ۪کان سُہ کٲم کٔرِتھٕے یُس کٲم بِچٲرۍ یِم ژھانڈان چھِ آسان یُس کٲم خٲطرٕ یِم بَناومٕژ چھِ آسان کیٛازِکہِ پَتہٕ چھِ مجبوٗرَن سُہ کٲم کَران سُہ تَتھ جایہِ پٮ۪ٹھ واتان یَتھ جایہِ پٮ۪ٹھ یِمَن چھِ آسان اِنتظارَس پرٛارُن یتھ جایہِ پٮ۪ٹھ یِمَن چھُ آسان رۄپیہِ دَہ خٲطرٕ سُہ مجبوٗر کٲم کَرٕنۍ فار ایٚگزامپُل کَمپیوٗٹَر اِنجیٖنَرٕگ ییٚلہِ نہٕ أمِس کٲمٕے میلے یہِ چھُ گژھان أکِس نَفرَس تٔمِس سۭتۍ أکِس کَنَسٹرٛکشَن آفِسَر سۭتۍ سُہ چھِ أمِس لَگان کَنسٹرٛکشَنَس پٮ۪ٹھ کَر ژٕ یہِ کٲم أتۍتھٕے یِیہِ رۄپیہِ دَہ أتۍتھٕے یِیہِ رۄپیہِ ساس أتۍتھٕے یِیہِ رۄپیَس پانٛژھ أتۍتھٕے چَلہِ أمِس گَرٕ یہِ چھُ وُنکٮ۪نَس بوٚڈ بارٕ یوٗت یوٗتَس منٛز فیس اَکھ پرٛابلِم گژھان کیٛازِکہِ أکِس جایہِ پٮ۪ٹھ بیٚیِس جایہِ گژھُن پَتہٕ سُہ کٲم میلٕنۍ پَتہٕ سُہ گَرٕ خٲطرٕ سُہ کٲم کَرٕنۍ